کٲشِر لنٛگویج چھِ یِوان ٲں لِٹرٛیچَرَس منٛز تہِ یوٗز کَرنہٕ پۄایٹرٛی منٛز تہِ یِوان یوٗز کَرنہٕ ٲں بیٚیہِ اَدَر فارم آف آرٹِزَن ایٚکٕسپرٛیٚشَنَس منٛز تہِ یِوان یوٗز کَرنہٕ یُِتھُے اَکھ ٲں آرٹِزَن ٲں پَنُن ٲں کَلا چھُ ہاوان سِٹیجَس پٮ۪ٹھ سُہ چھُ کٲشرِ زَبانہِ منٛز پننہِ مٔدرِ زَبانہِ منٛز یہِ کلا ہیٚکان پوٗرٕ پٲٹھۍ کٔرِتھ کیٛازِکہِ تٔمِس چھُ آسان واریاہ یاد تھاوُن واریاہ یژھناوُن سُہ چھُ یہِ واریاہ اصٕل پٲٹھۍ ہیٚکان یہِ کٔرِتھ مگر اگر یہِ أمِس پننہِ مٔدرِ زبانہِ منٛز آسہِ کیٛازِکہِ یِم أڑۍ لوٗکھ أنٛدۍ پٔتۍ چھِ آسان بِہتھ تِمَن تہِ چھُ یہِ آرام سان یہِ لنٛگویج سَمٕجھ تَران کیٛازِکہِ یہِ چھِ تِمَن آسان پَنٕنۍ مٔدٕر زبان یۄس تِمَن آرام سان سَمٕجھ چھِ یِوان اسہِ پزِ پننہِ ٲں کٲشِرِ زبانہِ واریاہ پوچھر دیٛن ہر کُنہِ لِحاظہٕ اگر سکوٗلَن منٛز آسو اِستعمال کَران یونیٖوَرسٹیَن منٛز آسو کَران استعمال کالجیٚن منٛز آسو کران یا لۄکٹیٚن لۄکٹیٚن بَچیٚن گھرَن منٛز ہیٚچھناونَس منٛز اسہِ پَزِ پَنُن کٲشِر لنٛگویج واریاہ زیادٕ اصٕل پوچھر دِیٛن بیٚیہِ یُس یہِ یوٗز چھُ یِوان کَرنہٕ شاعری منٛز تہِ چھُ یِوان یوٗز یہِ یہِ چھُ آمُت پَتہٕ وَتٔے یوٗز کَرنہٕ پَنٕنۍ سٲنۍ کٲشِر لنٛگویج شاعری منٛز تہِ شاعر اوسمُت پننہِ شاعری منٛز تہِ لیٚکھان زَنہٕ چھِ یہِ تہِ گَھرٕ وَنٛدٕ ہے گھرٕ ساسا بَرٕ نیرٕ ہے نہٕ زانٛہہ ٲں واریاہ یِتھی یِتھی لۄکٕٹۍ لۄکٕٹۍ ٲں یِم ٲں چھِ آمِتۍ لیٚکھنہٕ واریاہ بٔڑۍ بٔڑۍ شعر چھِ آمِتۍ لیٚکھنہٕ کٲشِرِ زبانہِ منٛز یِم ویٚژھناوٕنۍ تہٕ وَنٕنۍ چھِ واریاہ واریاہ ٲں مشکل مگر اگر أسۍ اَتھ زَبانہِ واریاہ زیادٕ پوچھر دِمو سَنو سَمجھو یہِ زبان گژھہِ واریاہ کیٚنٛہہ برٛونٛٹھ مگر أسۍ چھِنہٕ اَتھ پننہِ زبانہِ دِوان تیٛوتاہ تہِ ٲں پوچھَر کِہیٖنۍ نہٕ بیٚیہِ یُتھُے یہِ ٲں پۄایٹرٛی منٛز چھِ یِوان یوٗز کَرنہٕ یہِ زبان اسہِ چھُ تَرَان سیٛود سمٕجھ شٲعرن کیٛاہ چھُ ووٚنمُت پننہِ حقیٖقی زِندگی منٛز یا شٲعرَن کیٛاہ چھُ ہیٚکہٕ ٲں یَژھان وَنُن أسۍ چھِ اَتھ یِمن خیالن پَننہِ کٲشِرِ لنٛگویج منٛز ہیٚکان آرام سان سَمجھتھ وۄنۍ اگر یہِ کُنہِ بیٚیہِ زَبانہِ منٛز اسہِ أسۍ ہیٚکو نہٕ یہِ تیٛوتاہ اصٕل پٲٹھۍ سَمجھتھ کیٚنٛہہ یوٗتاہ أسۍ پننہِ مٔدرِ زَبانہِ منٛز ہیٚکو سَمجھتھ یوٗتاہ اصٕل چھِ یہِ زبان کہِ أسۍ بہٕ چھیٚس دَپان لَۄکٕٹۍ لۄکٕٹۍ شُرۍ گَژھیٚن یہِ ہیٚچھِنۍ سکوٗلَن منٛز گژھیٚن یِم کِتابہٕ یِنۍ پَرناونہٕ فٔرسٹہٕ پٮ۪ٹھٔے گَژھہِ یہِ سَمٕجھ تارنہٕ یُن بَچیٚس کہِ ژےٚ چھُے کٲشُر تہِ اَکھ یَتھ منٛز ژٕ کٲشرِس منٛز تہِ ہیٚکَکھ برٛونٛٹھ پٔکِتھ اگر أکہِ چھِ ییٚتہِ لیک آف کٲشِر لنٛگویج ییٚتہِ چھِنہٕ تیٖتیاہ کٲشِر تَگٲنی لوٗکَن یا پران چھِنہٕ اَتھ متعلق تِم چھِنہٕ پَران اَتھ متعلق مگر أسۍ چھِ ٲں تِمَن چھِ پَتہٕ دِقت گژھان پرنَس منٛز وۄتھنَس منٛز مگر یُس گۄڈٕ پٮ۪ٹھٔے اَتھ کُن تھایہِ زۄن تھایہِ دھیٛان تھایہِ ہیٚچھہِ کِتھ کٔنۍ چھُ وۄتھان کِتھ کٔنۍ چھُ کَرُن کِتھ کٔنۍ چھُ لیٚکھُن یہِ چھُ واریاہ اَکھ مہتَپوٗن قصہٕ اَکھ واریاہ اَکھ اصۭل قصہٕ یُس اِنسان آرام سان ہیٚکہِ سَمجھتھ ؤنِتھ بوٗلِتھ لیٚکھِتھ یہِ چھُنہٕ کانٛہہ یُتھ کانٛہہ مَسلہٕ کِہیٖنۍ نہٕ کہِ یہِ یہِ ہیٚکہِ نہٕ اِنسان لیٚکھِتھ لِٹریچَرَس منٛز تہِ چھُ اَتھ پَتہٕ وَتہٕ پٮ۪ٹھ آمُت ٲں استعمال کَرنہٕ استعمال چھُ آمُت کَرنہٕ ہَر کُنہِ سایڈٕ یہِ یُِتھُے اَکھ آرٹِزَن اَکھ ایٚکٕسپرٛشَن پَنُن چھُ سِٹیجَس پٮ۪ٹھ ہاوان تٔمۍ سٕنٛدۍ اَلفاظ چھِ بیان کَران أمِس کیٛاہ چھُ یَژھان وَنُن یہِ کمہِ قٕسمُک یَژھان چھُ ہےٚ وَنُن یہِ چھُ اَمہِ لنٛگویج ذٔریعہِ اسہِ تانۍ تِتھۍ تِتھۍ یِم اصٕل تہٕ چیٖز واتناوان یِم اسہِ خۄش چھِ کَران یہِ اسہِ سَمٕجھ چھُ تَرَان ییٚمہِ سۭتۍ اسہِ سورٕے کانٛہہ چیٖز یژھناونہٕ چھُ یِوان بیٚیہِ پَزِ أکِس آرٹِزَس پَننِس کٲشِر لنٛگویج زیادٕ پوچھر دیٛن ٲں تاکہِ یہِ پَکہِ برٛونٛٹھ واریاہ برٛونٛٹھ یہِ پَکہِ ہَر کُنہِ جایہِ برٛونٛٹھ یِم بُتھِم شٲعر چھِ تِم لیٚکھَن شٲعری یِم لِٹریچَرَس منٛز لوٗکھ چھِ تِم پَکناوان یِم برٛونٛٹھ برٛونٛٹھ بیٚیہِ چھِ اِکنامِکٔلی تہِ کٲشِر مدد کٲشریٚن مِلہِ مدد